اسلامُ علیکُم اگر بہٕ کَتھ کَرٕ پَننہِ مطلب یُس مےٚ بَچپَن چھُ تَتھ مَنٛز کیاہ یاد تَمِچ کیاہ یاد چھِ مےٚ تہٕ مےٚ کَمہِ سۭتۍ چھِ خوشی میلان اَسہِ ٲس اَکھ جَوٚیِنٹ فیملی تہٕ تَتھ مَنٛز اوس میٚون بٕڑ بَب نانۍ پتٕر پیٚچَنۍ میون مول میٲنۍ موج بیٚیہِ ٲسۍ أسۍ سِبلِنگٕس ترٛےٚ تہٕ سۄ ٲسۍ واریاہ لَوِنگ فیملی تہٕ تِم ٲسۍ اَسہِ واریاہ کِیَر کران تہٕ أسۍ ٲسۍ گَژھان گِندنہِ اِکوَٹاے تہٕ اَسہِ اوس واریاہ زیادٕ مَزٕ لَگَان أسۍ ٲسۍ مطلب یِم میَٲنۍ سِبلِنگٕس ترٛےٚ ٲسۍ یِمو ترٚیو مَنٛز ٲسٕس بہٕ گَژھان کَنٹِنیوَس سکول تہٕ مطلب ہُم زٕ ٲسۍ نہٕ یِوان سکول ٹھیک پٲٹھۍ کیٚنٛہہ اَمہِ موٗجوٗب ٲسۍ میٚٲنۍ گَرِکۍ مےٚ سۭتۍ واریاہ محبت کَران تہٕ تِم ٲسۍ مےٚ واریاہ میٚون خیال تھاوان تہٕ مےٚ اوس یِوان سٕپیشَل ٹریٖٹ کَرنہٕ تِہند کھۄتہٕ أسۍ ٲسۍ شامَس گَژھان پارکہِ مَنٛز بیٚہنہِ أسۍ ٲسۍ گَژھان گِندنہِ سَنڑے یمہِ دۄہ آسان ٲسۍ تَمہِ دۄہ ٲسۍ أسۍ فُل دۄہَس گَژھان یَتھ مطلب کۄلہِ پٮ۪ٹھ تٔتی ٲسۍ سران کَران گِندان تَتہِ اوس جولہٕ وولہٕ پارَک ٲسۍ تہٕ أسۍ ٲسۍ کَران واریاہ زیادٕ اینجاے تہٕ اَسہِ اوس واریاہ زیادٕ مَزٕ لَگان جال بیٚٹ ٲسۍ گِندان کِرکَٹ ٲسۍ گِندان تہٕ أسۍ ٲسۍ گَژھان یُس میٚون گرینڑ پیرَنٹٕس ٲسۍ أسۍ ٲسۍ تِہُند گَژھان مطلب ماتامال ٲسۍ أسۍ گَژھان تہٕ اَسہِ ٲسۍ پاکٮ۪ٹ مٔنی یِوان دِنہٕ تہٕ تَپٲری أسۍ ٲسۍ پَتہٕ گَژھان دُکانَس پٮ۪ٹھ أسۍ ٲسۍ مِٹھٲے اَنان بِسکوٹی اَنان تہٕ أسۍ ٲسۍ واریاہ زیادٕ خۄش گَژھان یُس سٲنِس گامَس مَنٛز دُکان اوس أسۍ ٲسۍ تٔتھۍ دُکانَس پٮ۪ٹھ گَژھان تہِ تَتہِ ٲسۍ أسۍ یہِ پاکٮ۪ٹ مٔنی خرچ کَران یُس سون یہِ بَچپَن گُزریو اتھ مَنٛز چھُ اَسہِ واریاہ زیادٕ فَن کوٛرمُت تہٕ یہِ چھُ اَکھ میانہِ زندگی ہُند یادگار اَکھ وَقت یَتھ مَنٛز مےٚ واریاہ زیادٕ خۄشی چھےٚ میٚلے مٕژ یہِ چھِ مےٚ واریاہ زیادٕ سٕپیشَل بَناوان ییٚلہِ بہٕ اَز تہِ چھس سونچان تہٕ مےٚ چھِ خۄشی میلان